آز ونہو تۄہہِ بہٕ پننٮ۪ن کینٛہہ ہمساین ہُنٛد ناو عبدالرزاق بٹھ عبدالرشید پڑے عبدالحمید نایِکوٗ محمد مقبول گنایی عبدالغفار میٖر